برونٛٹھ ٲسۍ أسۍ کَترِ بانَن منٛز رَنُن بَتہٕ گۄڈٕ ٲسۍ یہِ سا یہِ کریلہٕ ہُند گژھن ٲس أسۍ کریلس دَپان بانہٕ بَناو پَتہٕ اوس سُہ بَناوَان بانہٕ پیلہٕ اوس بَناوان لیجو بَناوُن ٹیٚکرٕ اوس بَناوان پٔتلہٕ ٲسۍ بَناوان پیالہٕ ٲسۍ بَناوان پَتہٕ ٲسۍ أسۍ گژھان ٲسۍ اَنن تور ٲسۍ نِوان مکٲے آسیا تہ دانہِ آسیا تہ کٕنُک آسیٛا تہ ٲسۍ اَنان بانہٕ پٔجا پٔجا پَتہٕ ٲسۍ أسۍ گرِ سوے خرچَس لاگان ٲسۍ تِمنٕے منٛز رَنَان کَرَان پَگہہ پَتہٕ ٲس لوس آسان کوٗر یَا نوش تٔمِس ٲسۍ دِوان کَترِ بانہٕ سۭتۍ رٔنِتھ چاے تہِ بَتہٕ تہِ تہٕ یہِ ہَسا یہِ آز چھُنہٕ کینٛہہ آز چھِ کَران أسۍ ترٛام چھُ اوٚنمُت سُہ چھُ سۄنٛدکَن منٛز سُہ چھُ شَلفَن پؠٹھ تہٕ یہِ ہسا یہِ سُہ چھُ پیٹھ منٛز آز چھِ أسۍ سِٹیلَس رَنان تہِ تہٕ کھؠوان تہِ بوٗزتھا آز چھِ أسۍ یہِ کران اَمہِ علاوٕ چھُنہٕ امہِ علاو برونٛٹھ ٲسۍ أسۍ کران ہُہن آز چھِ کران آز برونٛٹھ ٲسۍ چاے کران کَترِ پٔتلن سیُن ٲسۍ رَنان کَترِ ٹیٚکرِ تیٖر ٲسۍ آسن تِمن کیُتھ ٲسۍ روٚژھ یِوان لیجَن منٛز پَتہٕ ٲسِکھ ترٛاوَان نالؠن منٛز پَتہٕ ٲسِکھ یہِ سا یہِ کھیوان تہِ موٚٹھ ٲسۍ یِاون زَزُر ٲسۍ یِوان ٲسِکھ دِوان پَتہٕ ٲسۍ یِم تہِ یُہ کَرَان تہِ ٲسۍ زٔمیٖنَس ترٛاوَان زٔمیٖنَس ٲسۍ ترٛاوَان سُہ گُہہ مُنان تَتھ چھِ وَنان مینٛگَن ٲسۍ روَان زٔمیٖن سُہ زٔمیٖن اوس پٲداوار نِوَان داند ٲسۍ وایان کَران زٔمیٖن زِرات تہٕ ٲسۍ وایان تِم برونٛٹھ تہٕ ٲسۍ یہِ ہسا یہِ سوز کَماوان ٲسۍ داند لاگان ٲسۍ وَوَان مکٲے ٲسۍ وَوَان کٔنٔکھ ٲسۍ وَوَان أسۍ وَوَان تِلہٕ گۄگُل ٲسۍ وَوَان ہسا وِشکہٕ ٲسۍ وَوَان